وونہٕ خٲطرٕ چھُ گۄڈٕنٮ۪تھٕے گَژھان اگر أسۍ بٔنیان چھِ یژھان بناوٕنۍ تَمہِ خٲطرٕ چھِ ضروری سَلیہِ سَلیہِ چھِ أسۍ اَنان کیاہ کیازِ کہِ تیمہِ پٮ۪ٹھ چھُ گَژھان سُہ اصل تہِ کیازِ کہِ ووںۍ چھُ اَسہِ نٔو ٹیکنیٖک آمُت کہِ اَز چھِ مِشیٖن تہِ آمٕژ وونہٕ خٲطرٕ اگر سُویٹرٕ یَژھو سُویٹر تہِ ہیٚکو تِمَن بَنٲوِتھ اگر فِراک چھُ یژھان بناوُن وولَن فِراک ہیمو بنٲوِتھ سُہ تہِ ہیٚکو أسۍ بنٲوِتھ فار ایٚکزامپٕل وونۍ چھِ ییٚکیاہ تِلہٕ چھُ بناوُن کٲنٛسہِ چھُ کانٛہہ چھُ فیرنَس کَران ڈزاین اَکھ بیاکھ چھُ کَران بیاکھ اگر أسۍ اَتھہٕ سۭتۍ ڈزاین بناوو کیازِ کہِ تَتھ چھُ وونۍ ٹایِم لَگان وونۍ چھِ أسۍ بیٹر کَران زیادٕ مِشین خٲطرٕ کیازِ کہِ ٹایِم تہِ چھُ بَچان تہٕ یہِ جلدی تہِ چھِ گَژھان کیازِ کہِ اَز اَز چھُنہٕ تیوتاہ ٹایِم آسان کیٚنٛہہ رٮ۪تھ اوس لَگان اَتھہٕ سۭتۍ بناونَس یا وُہہ دۄہ ٲسۍ لَگان اَز چھُنہٕ تیوتاہ ٹایِم چھُنہٕ آسان کیٚںٛہہ کیازِ کہِ وونۍ آیہِ نٔو نٔو ٹٮ۪کنیٖک آیہِ مِشیٖن آیہِ واریاہ ییمہِ سۭتۍ واریاہ ایزی گوٚو اَسہِ یہِ مطلب مِشیٖنہٕ سۭتۍ لَگاوُن أڑۍ چھِ تِلہٕ لَگاوان اَز چھُ یہِ یہِ بَدل بَدل کٲم اَیٹَم یِم چھِ لَگاوان ڈزایِن کیازِ کہِ تِم چھِ یِوان تھرو مِشیٖن ذٔریعہ یوان کَرنہٕ کیازِ کہِ تِمَن چھُنہٕ تیوتاہ ٹایِم لَگان کیٚنٛہہ